سٲنِس مٕلکَس منٛز چھِ میٚڈِکَل سہوٗلِیات یعنی کِہ ہَسپَتال تہٕ ہؠلٕتھ یعنی کہِ صحتَس مُتعلِق واریاہ فؠسَلِٹی اَویلیبٕل جایَن جایَن پؠٹھ چھِ ہَسپَتال ڈِسپَنسٔریٖز چھےٚ لۄکٕٹۍ لۄکٕٹٮ۪ن علاقَن پؠٹھ چھِ ڈِسپَنسٔریٖز بیٚیہِ چھِ جایَن جایَن پؠٹھ ہَسپَتال اٮ۪ویلیبٕل ہَر کُنہِ گامَس چاہے پَت گام آسہِ ہَر کُنہِ جایہِ چھِ ہاسپِٹَلٕز اٮ۪ویلیبٕل ہَسپَتال چھِ ایویلیبٕل تہٕ ہَسپَتالٕچ تہٕ بیٚیہِ میٚڈِکَل فؠسیلِٹی یۄس چھےٚ وۄتھ سۄ چھےٚ واریاہ اَصٕل سٲنِس یَتھ منٛز سٲنِس کَنٹرٛی منٛز سانہِ مٕلکَس منٛز کیٛاہ وَنہِ چھُ تُہۍ وَنان کہِ کیٛاہ سا یہِ چھا اؠفٲٹیبٕل ہَر کانٛہہ چھےٚ یہِ ہؠکان مَطلب یہِ خرچہِ تُلِتھ کِنہٕ نا بیٚیہِ گٔیا یہِ سٔروِس گٔیا پرٛانہِ کھۄتہٕ بؠٹَر کِنہٕ نا بہٕ وَنہٕ اَتھ مُتعلِق یی کہِ گۄڈٕ اوس گۄڈ اوس واریاہ زیاد مُشکِل آسان ییٚلہِ بؠمار ٲسۍ پؠوان پَتہٕ ٲسۍ گَژھان ہاسپِٹل ہَسپَتال ٲسۍ گَژھان یا ڈاکٹَرٛن ٲسۍ گَژھان مَگر خرچہِ اوس زیادٕ مَطلب دَوا اوس پؠوان اَنُن واریاہ زیاد تہٕ تَتھ خٲطر ٲس نہٕ تِژھ کانٛہہ پٔٹِکیوٗلَر کانٛہہ خاص سِکیٖم ٲس نہٕ کینٛہہ وَنہِ گورمٮ۪نٛٹَن یۄس سِکیٖم بَنٲو ریٖسٮ۪نٛٹ یۄس سکیٖم چھےٚ وٕنۍکؠن گولڈَن کاڈ ییٚمہِ ذٔریعہِ کہِ دَوا چھُ مُفت مِلان کُنِہ تِہ جایہِ اَگر أسۍ گَژھان چھُ دَوا چھُ اَسِہ مُفت مِلان تہٕ کٲنٛسہِ تہِ ہاسپِٹَلَس منٛز اَگر أسۍ گَژھان چھِ کُنہِ تہِ میٚڈِکَل یعنی کہِ ہؠلٕتھ اِدھارَس منٛز صحتکِس اِدھارَس منٛز چھِ أسۍ گَژھان دَوا چھُ مُفت مِلان یا کٲنٛسہِ چھِ سٔرجِری آسان یا کانٛہہ تہِ مَطلب کانٛہہ تہِ اِشوٗ چھُ آسان کٲنٛسہِ چھےٚ گال بٕلیڈَر سٔرجِری آی سٔرجِری بَدل بَدل سٔرجِری چھِ آسان تہٕ دَوا چھُ مُفت مِلان یا اَگر أسۍ وٕچھو کہِ یِم یِمَن گۄپھِ خورۍ زَنان یِم آسان چھِ تِمَن خٲطرٕ تہِ ییٚلہِ تہِ تِم تِم تہِ ییٚلہِ دٲخلہٕ چھِ نِوان ہَسپَتالَن منٛز تِمَن تہِ چھُ تَتہِ سٔروِس یۄس چھےٚ سۄ چھےٚ سۄ چھےٚ صحیح مِلان تہٕ بیٚیہِ چھِ تِمَن گولڈَن کاڈ کہِ تھرٛوٗ چھِ تِمَن دَوا وَوا سورُے یِوان مُفت وَنہِ کووِڈَس منٛز کیٛاہ اؠکسپیٖرِیَنس روٗد کووِڈُک اؠکسپیٖرِیَنس اوس یِہِ کہِ گۄڈنؠتھٕے واریاہ واریاہ لُکھ یِم سانہِ زِندگی منٛز ٲسۍ تِم گُزرے کووِڈ کہِ وَجہ سۭتۍ زیادٕ ڈؠتھٕز گٔے یِمَن چَسٹَس رٕلیٹِڈ کینٛہہ اِنفؠکشَن اوس آسان یا چَسٹ اِنفؠکشَن اوس روزان یا کٲنسہِ ہؠکو ٲسۍ ؤنِتھ اَستھَما اوس آسان یا سٕموکِنٛگ یِم زیاد ٲسۍ کَران یِم گٔے زیاد اِمپیکٹ یِم گٔے نَمبَر وَنَس پؠٹھ اِمپیکٹ کووِڈٕچ گۄڈنِچ سٕٹیج ٲس واریاہ ڈِفِکَلٹ دوٚیِم ٲس تَمہِ کھۄتہٕ کَم تریٚیِم گٔے تَمہِ کھۄتہٕ زیاد مَطلب ترٛیٚیِمَس منٛز ٲس نہٕ تیوٗتاہ سُہ اوس نہٕ تیٖژاہ پاوَرفُل سٹیج کینٛہہ بت اُ اُوَر آلَس منٛز اوس کووِڈ تہِ واریاہ زیاد خَطرناک مَگر اَتؠن کووِڈَس منٛز تہِ ہیٚچھ اَسہِ اَکھ زٕ چیٖز کہِ اَسہِ پَزِ ہینٛڈ سینِٹایزیشَن ہیوٚت اَسہِ سوشَل ڈِسٹَنسِنٛگ یُس اَسہِ پانہٕ وۄنۍ تھاوان چھِ یا ماسٕک وَغیرہ چھِ یوٗز کَران کووِڈَن ٲسۍ کووِڈَس منٛز ہیوٚچھ اَسہِ تِم چیٖز تہٕ بیٚیہِ اِنفؠکشَنَس نِش کِتھ کَنۍ روزو أسۍ دوٗر تِم چیٖز ہیٚچھ اَسہِ کووِڈَس منٛز تَمہِ پَتہٕ چھُ بیٛاکھ چیٖز ہؠکو ؤنِتھ کہِ أسۍ کِتھ کَنۍ کَرو ہؠلتھ سٮ۪کٹَر اِمپرٛوٗ اَگر أسۍ زیادٕ زیادٕ ہاسپِٹَلٕز ترٛاوَو میٚڈِکَل کالیجِز ترٛاوَو یا مطلب پَنُن یُس یہِ اِرٕد گِرٕد یُس یہِ اؠنوارمٮ۪نٹ چھُ ماحول چھِ یہِ تھاوَو صاف پاکہٕ اَمۍ سۭتۍ ہٮ۪کو أسۍ ہؠلٕتھ سٔروِس اِمپرٛوٗ کٔرِتھ